کٲشرِس منٛز چھُ اَسہِ آسان واریاہ الگ الگ ڈیٹ تہٕ یِمنَن واریاہ واریاہ دۄہ چھُ آسان یِتھ کٔنۍ سَتھ دۄہ چھُ تہٕ یِمَن چھُ سَتھ الگ ناو دِتۍمٕتۍ اَسہِ یِتھ کٔنٮ۪تھ ژٕنٛدٕروار چھُ آسان بوموار بودٕوار برٛیسوار جُمعہ بٹوار آتھوار تہٕ یِم چھِ اَسہِ سَتَن دۄہَن ہٕنٛدۍ سَتھ ناو آسان تہٕ أکِس مَنتھَس چھُ أسۍ وَنان رٮ۪تھ اَکھ رٮ۪تھ تہٕ أکِس ییٲرَس چھِ أسۍ وَنان اکھ ؤہری تہٕ یِم چھِ سانہِ کٔشیٖرِ منٛز کینٛہہ ناو یِم أسۍ اَکثر وَنان چھُ آسان